یِم تہِ گیمہٕ گامَن منٛز یِوان چھِ گِنٛدنہٕ تِمَن گامَن منٛز یِمَن منٛز اَکھ خلق چھِ کَم آسان بسان تہٕ بیٚیہِ زیادٕ فٲیِدٕ چھِنہٕ آسان تِمَن گامَن ووتمُت کیٚنہہ تہٕ تِمَن گامَن منٛز یُتھٕے گیمہٕ چھِ یِوان گِنٛدنہٕ کانٛہہ تہِ کھیل یِی گِنٛدنہٕ امیُک فٲیِدٕ چھِ سیوٚد تِمَن گامہٕ والٮ۪ن واتان تِکیٛازِ ییٚلہِ اَکہِ گامہٕ پٮ۪ٹھ بیٚیِس گامَس منٛز خلق چھِ یِوان گِنٛدنہِ کانٛہہ تہِ گیم تہٕ تَمیُک تٔمۍ سۭتۍ چھِ گامُک ناو برٛونٛہہ برٛونٛہہ پکان تہٕ یِم تِمَن گامَن منٛز کھلٲڑۍ چھِ آسان بَسان تہٕ تِہُنٛد ناو چھِ یِوان برٛونٛہہ برٛونٛہہ پَکناونہٕ ییٚمہِ سۭتۍ سرکار تہِ چھِ پتہٕ تِمَن مدتھ کران تہٕ سُہ گام چھِ برٛونٛہہ برٛونٛہہ پکان تہٕ یِم زَنہٕ گیمہٕ یِن تِمَن منٛز گِنٛدنہٕ یِمَن منٛز واریاہ کَم خلق چھِ بسان آسان تِمَن گامَن منٛز یا تِمَن منٛز چھِنہٕ آسان گورمٮ۪نٛٹَس توٚتام نظر وٲژمٕژ کیٚنہہ مگر یُتھٕے تَتہِ گیمہٕ چھےٚ یِوان گِنٛدنہٕ کانٛہہ تہِ کھیل یی تَتہِ گِنٛدنہٕ چاہے کِرکَٹ ٲسِن فُٹبال ٲسِن والی بال یا کانٛہہ تہِ گیم ٲسِن تَمہِ سۭتۍ چھِ اَکہِ گامہٕ پٮ۪ٹھ شہرٕ پٮ۪ٹھ خلق یِوان پتہٕ تور گِنٛدنہِ

پتہٕ یُتھٕے تِم گیم مَکلاوَن گِنٛدِتھ پتہٕ چھِ تِم کیٚنہہ اعنامات تہِ بٲگراوان خلقَن منٛز تِمَن کھلاڑٮ۪ن منٛز یِم زَنہٕ پَنٕنۍ ذہانَت ہٲیِتھ تِم گیمہٕ چھِ گِنٛدان اَمیُک سیوٚد فٲیِدٕ چھِ گام وٲلِس گام والٮ۪ن بیٚیہِ تِمَن کھلاڑٮ۪ن تہٕ بیٚیہِ خاص کر تَتھ گامَس واتان تِکیٛازِ یوٗتاہ اَکھ کھلٲڑۍ شہرَس منٛز زہانَت دار چھِ آسان تَمہِ کھۄتہٕ زیادٕ چھِ گامَن منٛز وٕنۍکٮ۪ن کھلٲڑۍ آسان تہٕ یِمَے کھلٲڑۍ یُتھٕے پَنٕنۍ کھیل ہاوان چھِ اَکھ چھِ تِم کھلٲڑۍ تہِ برٛونٛہہ پکان بیٚیہِ چھِ تَمہِ گامُک ناو تہِ روشَن گژھان تَوَے یُس تہِ گیم یِمَن گامَن منٛز یی گِنٛدنہٕ سُہ گیم چھِ فٲیِدٕمنٛد آسان تَتھ گامَس خٲطرٕ تِمَن کھلاڑٮ۪ن خٲطرٕ تِکیٛازِ تَمہِ سۭتۍ چھِ گامُک ناو تہِ روشَن گژھان تہٕ بیٚیہِ کھلٲڑۍ تہِ برٛونٛہہ پَکان تہٕ بیٚیہِ سرکار تہِ چھِ یِمَن گامَن پٮ۪ٹھ نظر تھاوان تہٕ یِم تہِ سرکار فٲیِدٕ چھِ واتناون تِم تہِ چھِ پتہٕ یِمَن گامَن منٛز واتان گیمہٕ گژھن بیٚیہِ گِنٛدنہِ چاہے سُہ گام ٲسۍتَن یا شہر ٲسۍتَن گیمہٕ چھِ واریاہ اَصٕل چیٖز أکِس اِنسانَس خٲطرٕ